ہِنٛدُستانَس منٛز چھِ واریاہ بَجہِ ٹیوٗرِسٹ ڈٮ۪سٹنیشنہٕ واریاہ بٔڑۍ جگہ یوٚت زَن لُکھ گژھَن یا باقیو مٕلکو پٮ۪ٹھ باقٕیو ملکو پٮ۪ٹھ واریاہ چھِ یِم مثال کے طور پر اگر أسۍ وٕچھو گۄڈٕنِچ یُس سٲنۍ جموں کشمیٖر سٲنۍ جموں کشمیٖر تہِ چھِ واریاہ بٔڑ ٹیوٗرِسٹ جاے یوٚت زَن لُکھ یِوان چھِ ییٚتِچ خوٗبصوٗرتی وٕچھنہِ یہِ چھُ واریاہ اَصٕل جاے یوٚت زَن وٕچھنہِ چھِ یِوان یا ہِندُستانَس منٛز تہِ چھِ باقٕے جایہِ تہِ تَتھ پَتہٕ کَرو أسۍ کٔشیٖرِ ہِنٛز کَتھ گۄڈٕ کَرو أسۍ بیٚیہِ ہِندُستانچَن باقیَن جایَن ہٕنٛز کَتھ مثال کے طور پر واریاہ ٹٮ۪مپٕل چھِ سومناتھ ٹٮ۪مپٕل بیترِ چھِ تِم چھِ واریاہ اَصٕل جایہِ یوٚت وٕچھان چھِ یا مغل یہِ حظ یہِ مۄغل دورُک چھِ واریاہ چیٖز یَتھ منٛز زن چھُ لال قلہٕ چھِ جامع مسجد چھِ قطب مینار چھُ یِتھَے پٲٹھۍ چھِ واریاہ جایہِ ہِندُستانَس منٛز یور زَن وٕچھنہِ یِوان چھِ یا یِن باقٕے نیٚبرِم خلق یِمَن زَن واریاہ پَسنٛد چھِ یور یُن کیرلا چھُ واریاہ اَصٕل جاے وٕچھنہٕ خٲطرٕ گوا چھِ یِوان خلق گژھان یا یِوان باقٕیَن مٕلکو پٮ۪ٹھ گوا بیٖچ یُس زَن اِنڈیَن اوشَن یا عرَبِک اوشَن چھُ یُس زَن کیٛاہ چھِ اَتھ وَنان عربی مہا ساگر چھُ تَتھ پٮ۪ٹھ چھِ یِوان وٕچھنہِ خلق منظر تَتٕچ خوٗبصوٗرتی باقٕے باقٕے چیٖز اور یِم زَن واریاہ اَصٕل چھِ گژھان یُس زَن خۄش چھِ گژھان خلق تِم وٕچھِتھ خلق چھِ تِم وٕچھان بَڑٕ خوشی چھِ تِمَن گژھان تِمَن چھِ بَڑٕ مسرت گژھان بڑٕ اَصٕل چھِ تِمَن لَگان تور یُن وٕچھُن ہندُستانَس منٛز چھِ بیٚیہِ تہِ واریاہ جایہِ اگر وٕچھو یِم زَن نارٕتھ ایٖسٹ چھِ یِم زَن یَپٲرۍ چھُ شُمٲلی سایڈَس شُمال سایڈَس چھِ یِم سٕٹیٹ یِم زَن منٛزَے چھِ یِوان مٔنی پوٗر چھِ یِوان میٖزورم چھِ یِوان اَرُناچَل پرٛ تٕم تہِ چھِ بَڑٕ خوٗبصوٗرت جایہِ تِم تہِ چھِ وٕچھنہِ لایق جایہِ یَپٲرۍ چھِ ہمالیہ چھِ بٔڑۍ بٔڑۍ پہاڑ چھِ یِم زَن اُتراکھَںٛڈ کِن چھِ یِوان ہماچل پردیشَس منٛز چھِ یِوان یِتھٕے پٲٹھی چھِ جموں کشمیٖرَس منٛز تہِ یِوان باقٕے باقٕے جایہِ تہِ چھِ یِوان بَڑٕ خوٗبصوٗرتی چھےٚ ژۄپٲرۍ ہِندُستانَس منٛز ییٚمہِ موٗجوٗب زَن کٔشیٖر یا ہِندُستانَس چھِ باقٕے مٕلکو پٮ۪ٹھ سٲلٲنۍ یِوان تہٕ ییٚتٕکۍ ییٚتہِ مَزٕ تُلان واریاہ شوٗبوُن تہٕ لوٗبوُن چھُ ہِندُستان بَڑٕ اَصٕل چھُ یہِ زبردس اَصٕل جگہ چھِ یہِ واریاہ رٔژ جگہ چھِ ییٚتہِ چھِ واریاہ مٔندِر واریاہ جایہِ چھِ ییٚتہِ یِتھ کٔنۍ سٹیوچوٗ آف یہِ چھِس وَنان لِبٲٹی بَنووُکھ یا کیٛاہ چھِ اَتھ وَنان وَلا بھاے پَٹیل سُنٛد سٕٹیچوٗ بنووُکھ بَڑٕ شوٗبَن چھِ سُہ تِتھَے پٲٹھۍ چھُ واریاہ جایہِ ہِندُستانَس منٛز یِم زَن پانہٕ واریاہ اَصٕل چھُ شُبَن چھُ خوٗبصوٗرت چھُ کٔشیٖر چھِ پنٛنِس پانَس منٛز یُس یہِ کٔشیٖرِ چھِ کٔشیٖرِ چھِ واریاہ جایہِ یَتھ مثال کے طور پر پہلگام چھُ گلمرگ چھُ سۄنہٕ مرگ چھُ یا کیٛاہ چھِ اَتھ وَنان یہِ حظ یہِ مۄغل روڈ چھُ یِپٲرۍ حظ یَپٲرۍ اگر گژھو أسۍ بیتاب ویلی چھُ چندنواری چھُ امرناتھ یاترے یور زَن گژھان چھِ واریاہ جایہِ